أسۍ چھِ گَرَس منٛز پانٛژھ بٲژ مےٚ چھُ مول لیبَر موج چھِ کِچَن وایِف پَتہٕ چھُ مےٚ بوٚڈ بوے ییٚمۍ سُنٛد ناو چھُ بلال احمد وانی سُہ چھُ پَران فٔسٹ ییرَس تَمہِ پَتہٕ چھِ بہٕ میون ناو چھُ رُبی جان پَتہٕ چھُ مےٚ تَمہِ پَتہٕ بیٛاکھ لۄکُٹ بوے تیٚمِس چھُ ناو اُزیر احمد وانی سُہ چھُ پَران ایٹ ٹٮ۪نتھٕ کلاسَس تیٚمۍ سٕنٛدِس سکوٗلَس چھِ ناو گورمینٹ ماڈل ہایر سٮ۪کنڈری سکوٗل کٮ۪لَم